گۄڈٕنیُک چیٖز چھُ اَسہِ یہِ چھِ پٮ۪وان گۄڈٕنٮ۪تھٕے پُلوٗشَن فرٛی پٮ۪وان تھاوُن پَنُن ایٚرِیا یا سَراونٛڈِنٛگ پَنٕنِس مکانٕچ علاقس منٛز چھِ اَسہِ واریاہ کیٚنٛہہ چیٖز آسان اَگر ڈرینیج آسہِ ڈرینیج منٛز یۄس ہسا سۄ گنٛدٕگی روزان چھِ یوٚتام نہَ صفٲیی کَرنہٕ کیٛازِ وُنکٮ۪س چھُ واریاہ نیشنَل روٗرَل روٗرَل مِشن مطلب یُس زن نَریگا سِکیٖم چھِ تِم چھِ صفٲیی کَران یا باقٕے چیٖز سُلب ڈرینیج وغٲر تہِ چھُ مطلب باغ گَژھِ صاف روزُن یِم چیٖز چھِ أسۍ تُلان یا اوترٕے اوس اَسہِ تھوٚپ نَلکَس أسۍ گٔے پانٕے کٔر اَسہِ کوٗشِش اَسہِ کوٚڈ اَتھ تھوٚپ ووٚپ ترٛاو اَسہِ آب اَصٕل پٲٹھۍ چھُ پکان وۅنۍ آب چینج چھِ آسان پانٕے اَتھ کَرٕنۍ پَنٕنہِ سوسایٹی منٛز پَنٕنہِ ایٚرِیاہَس منٛز کیٛازِکہِ أنٛدۍ پٔکۍ یِم اَسہِ مکانہٕ یِم چینج چھِ اَنان صفٲیی چھِ آسان تھاوٕنۍ ضروٗری سارِوٕے کھۄتہٕ چھِ آلوٗدگی یُس چھِ آسان ییٚمہِ سۭتۍ اِنسان بٮ۪مار پٮ۪وان کیٛازِکہِ سون نٮ۪صف ایٖمان چھُ صفٲیی سٲنۍ یا صفٲیی چھَو واتناوان سون ایٖمان اَصلَس پٮ۪ٹھ اَسہِ بیٚیہِ چھِ باقٕے چیٖز آسان فار ایٚگزامپُل اَگر اَسہِ کانٛہہ پٔتۍ مہِ لَٹہِ اوس کووِڈ نایِنٹیٖن ویٚکسِنیشَن چھِ پٮ۪وان کَرٕنۍ ضروٗری ویٚکسِنیشَن چھِ چاروٲے چھُ آسان تِمَن چھِ فیٖڈ پٮ۪وان دِنۍ تِموٕے سۭتۍ چھِ اِنفیٚکشَن گژھان اَتھ چھِ پٮ۪وان ویٚکسِنیشَن ضروٗری تھاوٕنۍ کیٛازِکہِ یِاِمَو چیٖزَو سۭتۍ چھُ اِنسان فِٹ تہِ روزان یِمَو سۭتۍ سٍتی چھِ اِنسان ایکٹِوٹیٖز کَرنہٕ سۭتۍ اِنسان فرٛیش روزان بیٚیہِ چھِ پَنٕنۍ پاکیٖزگی پَنٕنۍ صفٲیی اَسہِ خٲطرٕ اَسہِ پَزِ یِمَن صفٲیی خٲطرٕ صاف روزُن یِم چیٖز چھِ ضروٗری اَسہِ خٲطرٕ یِم اَسہِ مانٕنۍ پَزَن